میانہِ خٲطرٕ اوس اکھ اَہم تہٕ ضروٗری موقعہٕ ییٚمہِ ساتہٕ ہسا مےٚ اکھ فٲصلہٕ اکھ اَکہِ فٲصلٕچ گٔر ٲس تہٕ تَمہِ وِزِ ہسا اوس میانہِ خٲطرٕ اکھ ڈٮ۪سِجن نیُن وارِیاہ ضروٗری تہٕ سُہ وقت اوس ییٚمہِ ساتہٕ ہسا مےٚ پَنُن بٔہمہِ جَمٲژ ہٕنٛز انتِحام پاس کوٚر مَدِ نظر تھٲیِتھ زِ مےٚ ہَسا اوس ٹُویلتھَس تامَتھ مِڈِکٕل تہِ تہٕ نان میٚڈِکٕل سَبجَکٹ تہِ تہٕ تَمہِ پَتہٕ ہَسا اوس مےٚ مَشوَر کَرُن زِ مےٚ چھا گژھُن میڈِکٕل فیٖلڈَس منٛز کہِ نہٕ نان میڈِکٕل فیٖلڈَس منٛز تہٕ تہِ زٲنِتھ کوٚر مےٚ سٮ۪ٹھاہ مشوَرٕ پَنٛنٮ۪ن دوستَن سۭتۍ پَنٛنٮ۪ن یارَن سۭتۍ پنٛنٮ۪ن فیملی سۭتۍ تہٕ پنٛنٮ۪ن وۄستادَن سۭتۍ تہٕ ڈیٚسِجَن نیوٗ مےٚ یا فٲصلہٕ نیوٗ مےٚ تَمہِ پَتہٕ زِ بہٕ ہَسا گژھٕ اِنجینٔرِنٛگ خٲطرٕ کیٛازِ کہِ مےٚ باسیو تَمہِ ساتہٕ زِ اِنجیٖنٔرِنٛگ کٔرِتھ ہَسا ہٮ۪کہٕ بہٕ اکھ اَصٕل اِنجیٖنیَر بٔنِتھ تہٕ بَس یہِ سا ہیٚکہِ میانہِ اِقتِصٲدی حالات بہتر کٔرِتھ تہٕ دٔیِم چیٖز زِ اِنجیٖنٔرِنٛگ ہُنٛد شوق اوس مےٚ وارِیاہ زیادٕ تہٕ ییٚتہِ ٲسۍ مےٚ برٛونٛہہ تہِ وارِیاہ بَچہِ اِنجیٖنٔرِنٛگ کَران تہٕ تِمَن کُن نظر تھٲیِتھ ہَسا اوس مےٚ تہِ اِنجیٖنٔرِنٛگ ہُنٛد شوق بَڑیومُت تہٕ میٛانہِ خٲطرٕ اوس یِہوے فٲصلہٕ جان زِ بہٕ ہَسا کَرٕ اِنجیٖنِرِنٛگ تہٕ بہٕ ہَسا کَرٕ بی ٹٮ۪ک تہٕ مَشوَرٕ کوٚر مےٚ پَننٮ۪ن دوستَن سۭتۍ پنٛنٮ۪ن گَرٕ والٮ۪ن سۭتۍ تہٕ پنٛنٮ۪ن وۄستادَن سۭتۍ یِمو مےٚ بَرپوٗر تعاوُن کوٚر زِ ژٕ کَر سۄ اِنجینٔرِنٛگ گٔے تہٕ مَشوَر خصوٗصی مَشوَر پروٚژھ مےٚ اَتھ منٛز پَنٛنٮ۪ن گَرِکٮ۪ن تہٕ پنٛنٮ۪ن وَتہٕ ہاوَن والٮ۪ن پنٛنٮ۪ن مٮ۪نٛٹَرَن تہٕ تِمو کوٚر مےٚ بَرپوٗر گایڈ تہٕ بَرپوٗر سات دِتُکھ زِ مےٚ سا ہیٚچھ پَتہٕ پَنٕنۍ اِنجینٔرِنٛگ اَصٕل پٲٹھۍ برٛۄنٛہہ کُن پَکنٲیِتھ تہٕ میٛانہِ خٲطرٕ اوس زِندگی ہُنٛد یہِ اَکھ وارِیاہ اَہم فٲصلہٕ ییٚمہِ ساتہٕ مےٚ فٲصلٕچ گٔر ٲس